شہرکہِ کھۄتہٕ چھ گامن منٛز ٹیکنالوجی ہٕچ واریاہ پرٛبلم یِوان ییٚتہِ چھُنہٕ روڈ کیٚنٛہہ ییٚتہٕ چھنہٕ گاڑِ سٔروِس کیٚنٛہہ ییٚتہِ چھنہٕ ییٚتہِ چھنہٕ ہسپتالن منٛز ایٚمبلنس سٔروِس تہِ ٹھیٖک کیٚنٛہہ ییٚتہِ چھنہٕ تیُتھ تِم مطلب ٹٮ۪سٹ یِوان کرنہٕ کیٚنٛہہ ییٚتہِ چھ لۄکٔٹۍ مۄکٔٹۍ ہسپتالن منٛز لۄکٔٹۍ مۄکٔٹۍ ٹٮ۪سٹ یِوان کرنہٕ اگر اَسہِ بٔڈۍ ٹٮ۪سٹ چھ کرٕنۍ اَسہِ چھ آسان گژھن چندی گڑ یا صوٚوُر ییٚتہِ چھ لۄکٔٹۍ مۄکٔٹۍ اٮ۪کس رے یِوان کرنہٕ تہٕ اگر أسۍ پاورٕچ کتھ کرو گامن منٛز چھُنہٕ پاور تہِ آسن کیٚنٛہہ اَسہِ چھ ونٛدس منٛز واریاہ پرٛابلم یِوان ونٛدس منٛز چھ سردی واریاہ لگان اَمہِ مزیٖد چھُنہٕ سڑکن یِوان بیٚیہِ شیٖن ویٖن تُلنہٕ کیٚنٛہہ بیٚیہِ چھنہٕ کمپیوٗٹر لیبہِ کیٚنٛہہ بیٚیہِ چھنہٕ